مےٚ سا أنۍ واشَنٛگ مِشیٖن مےٚ آو امہِ واشنٛگ مِشیٖن سۭتۍ واریاہ زیادٕ فٲہدٕ کیٛاہ فٲہدٕ آے مےٚ مَطلَب أسۍ ٲسۍ گَژھان ناگَس پٮ۪ٹھ أسۍ ٲسۍ ناگَس پٮ۪ٹھ گَژھان تۄتانۍ ٲسۍ اَسہِ لَگان دہ مِنَٹ پَکنَس پَتہٕ ٲسۍ أسۍ ناگَس پٮ۪ٹھ واتان پَتہٕ ٲسۍ أسۍ بَران باٹہِ آب پَتہٕ ٲسِس تراوان صابَن دِوان چھۄکھ پَتہٕ ٲسۍ تراوان پلو تَتھ مَنٛز پَتہٕ ٲسِس دِوان لَتھ دِوان ٲسِس زٕ ترٛےٚ لَتہٕ پَتہٕ ٲسۍ کران کٲم کڑان ٲسِس چھۄکھ چھۄکھ مۄکلاوہوس کٔڑتھ کران ٲسۍ تراوان ٲسۍ تاپَس تاپَس پٮ۪ٹھ اوس پیٚوان گٲنٹَس پیارُن پَتہٕ اوس پیٚوان گَرٕ یُن بیٚیہِ لَگان اوس ٹایِم پَکنَس واریاہ زیادٕ مَطلَب دۄہ اوس گَژھان ناگَس پٮ۪ٹھ گَژھنَس آز چھُنہٕ اِنسان بَہران ناگَس پٮ۪ٹھ پَلَو چھَلنَس کِہیٖنۍ کیازکہِ آز چھِ سارنٕے گَرَس مَنٛز واشَنٛگ مِشیٖن اَسہِ تہِ أنۍ واشَنٛگ مِشیٖن اَسہِ باسے واشَنٛگ مِشیٖن واریاہ اَصل تہٕ واریاہ بہتریٖن مَطلَب واشَنٛگ مِشیٖن مَنٛز چھِ آز تراوان پَلَو سُہ چھِ پَلَو تراوان چھُ اِنسان نہَ چھُ پیٚوان لَتھ دِنۍ نہَ چھُ پیٚوان چٲڈ دِنۍ نہَ چھِ پیٚوان پیٖسِتھ صابَن تراوٕنۍ تَتھ مَنٛز چھِ صابنٕے یوت تراوان اِنسان تَتھ چھِ دِوان ٹایمَر زٕ تِم پَلَو چھِ گَژھان صاف پَتہٕ چھِس کَران کٲم پَلَو چھِ کَڑان أسۍ پَتہٕ چھِ أسۍ تراوان تاپَس تاپ کٔرِتھ چھِ أسۍ کران کٲم پَتہٕ چھِ أسۍ مَطلَب تراوان تاپَس واپَس کَران پریٚس ویٚس واشَنٛگ مِشیٖن مَنٛز ہیٚکو أسۍ کَمَل تہِ ہیٚکو أسۍ چھٔلِتھ أسۍ ہیٚکو شیٖٹ چھٔلِتھ أسۍ ہیٚکو شُرنۍ ہِنٛدۍ پَلَو چھٔلِتھ یا کہِ وَندٕ چھُ یِوان وَندَس مَنٛز چھِ أسۍ زیادٕ مَجبوٗر گَژھان أسۍ کَتہِ چھَلو پَلو تہٕ أسۍ کیاہ کَرَو أسۍ چھِ کَران وَندَس مَنٛز کٲم کیاز کہِ تیٖر چھِ آسان أسۍ چھِنہٕ ہیٚکان تٕرنہِ آبہٕ پَلَو چھٔلِتھ کہیٖنۍ أسۍ چھِ تراوان تُرُن آب اَگَر آسہ تہِ أسۍ تراوو مِشیٖن مَنٛز سُہ آب کیازکہِ اَتھَن تہِ چھَنہٕ دَگ کَران کِہیٖنۍ مِشیٖن مَنٛز چھِ أسۍ صابَن وابَن تراوان تَتھ چھِ کران کٲم تَتھ چھِ دِوان ٹایمَر تِم پَلَو چھِ صاف گَژھان کیازکہِ وَندَس مَنٛز چھِ اَسہِ پیٚوان پَلَو جَلدی چھَلٕنۍ تہِ تہٕ ہۄکھناوٕنۍ تہِ بیٚیہِ چھِ أسۍ کَران کٲم سُپِن کَران تِم پَلَو تراوان مِشیٖن مَنٛز کیازکہِ لَکٹٮ۪ن شُرٮ۪ن چھِ اَسہِ زیادٕ پَلَو بَڑان تِہِنٛدۍ پَلَو چھِ اَسہِ زیادٕ پیٚوان خَرٕچ کَرٕنۍ کیازکہِ لَکٹِس بَچَس چھِنہٕ أسۍ ہیٚکان زیادٕ ٹایمَس پَلَو تھٲیِتھ کِہیٖنۍ تٔمس ہیٚکہِ اِنفیٚکشَن گٔژھِتھ یا بُزَرگہٕ سُنٛد پَلَو چھِ آسان بُزَرگَس چھُ آسان مِزاز تیز سُہ چھُ وَنان مےٚ چھٔلِو مےٚ چھُ یُہے لاگُن واپَس اَسہِ چھُ آسان ٹایِم چھُنہِ اَسہِ آسان تیوتاہ کہیٖنۍ اَسہِ چھِ آسان گَرِ چھِ آسان واریاہ کامہِ أکِس زَنہِ أکِس کورِ أسۍ چھِ کران کٲم أسۍ چھِ واشَنٛگ مِشیٖن مَنٛز تراوان پَلَو أسۍ چھِ کران تِم پَلَو تٔتھۍ مَنٛز صاف کیازکہِ تَتھ مَنٛز چھُ کَم ٹایِم بیٚیہِ چھِ أسۍ ہیٚکان باقٕے کامہِ تہِ کٔرِتھ واشَنٛگ مِشیٖن مَنٛز واشَنٛگ مِشیٖن سۭتۍ چھِ اَسہِ تیٖتیاہ فٲیدٕ اَگَر نے أزکِس زَمانَس مَنٛز واشَنٛگ مِشیٖن آسہِ اِنسان ہیٚکہِ نہٕ کِہیٖنۍ کٔرِتھ اَتھٕ سۭتۍ ہیٚکہِ نہٕ چھٔلِتھ کِہیٖنۍ کیازکہِ برونٛہہ کالہِ ٲسۍ چھَلان ہُم سٲنۍ موج بیٚنہِ ٲسۍ چھَلان یا ماسہٕ آسہِ نِوان ناگَس پٮ۪ٹھ چھَلان ٲسۍ پَلَو تمہ وِز اوس ٹایِم تہِ لَگان بیٚیہِ ٲسۍ لگان زٕ دۄہ پلو ہۄکھنَس اَگَر وَند آسہِ ہا ریٚتکالہِ ٲسۍ پَیی رہٚتکالہِ ٲسۍ ہۄکھان جَلدی پَلَو وَندَس مَنٛز اوس ٹایِم لَگان پَلوَن ہۄکھنَس وَندَس مَنٛز ٲسۍ گۄڈٕ پَلَو چھَلان پَتہِ ٲسۍ تِمَن ترٛےٚ دۄہ لَگان ہۄکھنَس یا ژور دۄہ پَتہِ کر لاگہِ ہا اِنسان آز اَگَر وَندَس مَنٛز چھِ پَلَو چھَلان تِم چھِ ہۄکھان تِمَن چھُ کَمٕے ٹایِم لَگان تِم چھِنہٕ یِوان زیادٕ ٹایمَس چھَلنہٕ کِہیٖنۍ مَطلَب تِمَن چھُ لَگان واریاہ ٹایِم کَم أسۍ کرو کٲم آ اَسہِ أنۍ اوترٕ واشَنٛگ مِشیٖن سۄ دراے نہِ اَسہِ اصل کہیٖنۍ کیازکہِ أسۍ ٲسۍ تراوان تَتھ مَنٛز پَلَو سۄ ٲسۍ نہٕ پَلوَن مَل وَل کَڑان کہیٖنۍ نہٕ سۄ ٲسۍ خَراب تہٕ خَراب گَژھان پَتہِ کٔر اَسہِ کٲم اَسہِ بَدلٲو پَتہِ واشِنٛگ مِشیٖن توتہِ مَطلَب کِہیٖنۍ نہٕ نہ ٲسۍ سۄ پَلَو سُپِن کَران نہَ ٲسۍ سۄ ہۄکھناوان نہَ ٲسۍ سۄ بیٚیہِ کینٛہہ کران تِم پَلَو ٲسۍ نہِ صاف گَژھان کِہیٖنۍ کیازکہِ اَسہِ أنۍ سۄ واشِنٛگ مِشیٖن اَسہِ آو نہٕ تمہِ سۭتۍ کہیٖنۍ تہِ فٲیدٕ اَسہِ چھٔلۍ پَلَو اَتھٕ سۭتۍ اَسہِ کٔر کٲم اَسہِ چھٔلۍ پَلَو اَتھِ سۭتۍ أسۍ ٲسۍ مَطلَب پلو گَژھان صاف تَتھ مَنٛز کِہیٖنۍ اَسہِ أنۍ سۄ واشِنٛگ مِشیٖن سۄ پیٚیہِ اَسہِ مَطلَب سۄ گٔے اَسہِ زایے سۄ ٲسۍ اَسہِ اَسہِ أنۍ سۄ اَکہِ لَٹہِ شیٖرِتھ تمہ وَز گوٚو تَتھ موٹَر خراب بیٚکہِ لَٹہِ أنۍ شیٖرِتھ تَتھ گوٚو تمہِ وِز سُچ خَراب پَتہٕ کٔرِس کٲم پَتہٕ أنِس چھٔلۍ اَسہِ اَتھٕ سۭتۍ پَلَو پرٲنۍ پٲٹھۍ باٹہِ مَنٛز ترٲو پَتہٕ دِژٕس پیٖسِتھ صابَن ترٲوِس چٲٹۍ دِژٕس کٔر تِتھے پٲٹھۍ پَلَو صاف کیازکہِ أزِچ واشِنٛگ مِشیٖن چھِ آسان اَجہِ ٹھیک اَجہِ چھِ آسان خَراب یۄس اَسہِ أنۍ اَسہِ ٲسۍ گودریج والٮ۪ن ہِنٛز سۄ ٲسۍ نہِ اَصٕل کہیٖنۍ پَتہِ أنۍ اَسہِ بیٛاکھ سۄ تہِ درٛاے نہِ ٹھیٖک کِہیٖنۍ وۄنۍ چھِ أسۍ اَتھٕ سۭتی چھَلان پَلو اَگَر ٹایِم چھُ لَگان مَگَراَتھٕ سۭتۍ ہُمہِ واشِنٛگ مِشیٖن سۭتۍ ٲسۍ نہٕ اَسہِ پَلو گَژھان صاف کِہیٖنۍ پَتہِ کٔر اَسہِ سۄ واپَس اَسہِ دوٚپ گَرکٮ۪ن یہِ نِیِو واپَس یہِ لَگہِ نہٕ کُنیٚے